اہن حظ آ ییٚتہِ ہَسا چھِ گراسری دُکان استان پورِ تٔمس ہَسا چھُ ناو اقبال شاہ تٔمس نِش ہَسا چھ واریاہ سا چیٖز آسان بانہٕ وانہٕ رایس کُکر چھُ آسان یہِ ہیٖٹر چھُ آسان پرٛٮ۪تھ کینہہ چھُ آسان تٔمِس نِش منجولہٕ چھِ آسان تٔمس چَمچہِ کاشوٕ یہِ اسہِ ایویلیبٕل آسہِ تہِ چھِ أسۍ نوان تٔمس نِش سُہ چھُ آسان تہٕ پریشر کُکر چھُ آسان پرٛٮ۪تھ کینہہ چھُ آسان پَتہٕ ہَسا چھِ أسۍ کینہہ چیٖز ویٖز ہیٚوان سُہ ہَسا چھ کینہہ درٛوگ ورٛوگ دِوان وۄنۍ ہَسا چھِ أسۍ تٔمس پَتہٕ کینہہ زارٕ پارہ وارٕ پار پنژہن رۄپین چھُ آسان ہَتس رۄپیس چھ آسان کینہہ سُہ ہَسا چھِ تٔمس وَنان یتھ کر وۄنۍ پٕنژٕ ہنٕے دِ ہوٗ یہِ دِوان چھِس وۄنۍ دڑ پڑ چھس أسۍ کران ہوٚر بۄن چھِ أسۍ کران دِوان ہَسا چھُ سُہ وۄنۍ پنژہنٕے رۄپین سُہ پٕنژٕہنٕے دِوان مٔنٛزۍ أسۍ ہَسا چھِ تٔمس نِش مٔنٛزۍ انان پَتہٕ وَزُم پَزُم دَپان سُہ چھُ پَتہٕ تَھوان لیکھِتھ ویکھِتھ پَتہٕ ہَسا چھِ أسۍ تٔمس سُہ رٮ۪تھۍ باد دِوان یا ییٚمہِ ساتہٕ اسہِ بنہِ پونسہٕ تمہِ ساتہٕ ہسا چھ، أسۍ تٔمِس پونٛسہٕ دِوان